اَتھ حظ چھُ واریاہ لُطُف اَتھ فِشِنٛگ کَرنَس اتھ گوٚو واریاہ لُطُف یُس فیٛوٗچر جَنریشن چھِ بہٕ چھُس تِمَن ونان تُہۍ کٔرِو یہِ ٹرٛاے اگر اگر یِم اَکہِ لَٹہِ ٹرٛاے کَرَن بہٕ چھُس گارَنٹی دِوان یہِ بَنہِ یمن ہابی بیٚیہِ اِنسان ہابی اگر وُچھو ہابی خٲطرٕ اَز یُس نوجوان چھُ یہِ چھُ بےٚ روزگار تہٕ مےٚ باسان یِمَن فِشِنٛگ سۭتۍ یمن ہیٚکہِ اِمپلایمٮ۪نٛٹ میٖلِتھ روزگار ہیٚکہِ میٖلِتھ مےٚ چھُ باسان یہِ چھُ اَصٕل تہٕ لُکھ گَژھَن کَرٕن خاص کَر چھِ یِم نوجوان یِم گَژھَن اَتھ مَنٛز اینٛگیج گَژھٕنۍ